السلامُ علیکم وعلیکم ٹھیٖک چھُ حظ اہن حظ ٹھیٖک یہ گوٚو حظ فون خُمیرا ٹیلَر شاپ ٹھیٖک یہ حظ مےٚ ٲس یِم سُوٕنۍ یہِ خاندرٕ خٲطرٕ مےٚ چھُ ماستٕرِس بٲیِس خاندَر تَمہِ خٲطرٕ ٲس پَلو سُوٕنۍ فراک یزار زٕ ترٛےٚ سُوٕنۍ پٕنٛژٕ اگست پٕنٛژٕ جُلَے چھُ تِمن خاندر توٚتام گٔژھ مےٚ تِم گَژھٕنۍ تیار ٹھیٖک چھا مےٚ دِژٕ آہن حظ ترٛےٚ سوٗٹ چھِ مےٚ تِم اکھ چھُ سُوُن یہِ گرارہ ٹایپ تَتھ چھُ میون مطلب ترٛاوُن پٮ۪نٛٹ پلازو یا ڈِوایڈَر اگر ہٮ۪کِوُس ترٛٲیِتھ یُس تَتھ مطلب اَصٕل باسہِ بیٛاکھ چھُ مےٚ سُوُن یہِ مطلب بٕتھِ فراک شاٹ پٔتھۍ کِنۍ لانٛگ پٮ۪نٛٹ پٕلازو چھُ تَتھ ترٛاوُن بیٚیہِ چھُ تَتھ ترٛاوُن کَپ نٔرۍ ٹھیٖک چھا بیٚیہِ حظ بیٛاکھ چھُ مےٚ ترٛاوُن یہِ مطلب سُوُن فراک فراک مطلب سِمپٕل پٲٹھۍ پتہٕ ترٛاوُن یہِ مطلب باڈرَس ٹوٗپھٔلۍ بیٚیہِ تَلہٕ یَتھ تہٕ شَلوارَس تہِ بیٚیہِ ترٛاوٕنۍ یہِ اِلاسٹِک اگر ترٛٲیِو یمن نَرٮ۪ن تُہۍ ؤنِو ریٹ کوٗتاہ گَژھِ یِمَن فراک یزارَن تُہۍ ؤنِو ریٹ تَمہِ حساب نہ حظ یے گوٚو زیادٕ پَنٛداہ شَتھ یہِ گَژھِ نہٕ زیادٕ کینہہ وۄنۍ کٔرۍہُس کم وۄنۍ تۄہے پَیی چھو بہ چھَس اَنان اوٗرۍ آلرٔڈی پَلو وۄنۍ چھُ مےٚ ماستٕرِس بٲیِس خاندر نا یِم چھِ سُوٕنۍ مطلب اَصٕل ڈِزایِن دار یِم چھِ خاندرٕ خٲطرٕ سُوٕنۍ اَصٕل پٲٹھۍ اچھا ٹھیٖک وۄنۍ کٔرۍ ہُہ وَٹسیپ سٮ۪نٛڈ یِم ڈِزایِن کَم ڈِزایِن چھِ أسۍ ترٛاوان یُس بہتر باسہِ بہٕ کرہو تۄہہِ یِہوٚے چھُ مےٚ وَٹسیپ نمبر ٹھیٖک چھا بیٚیہِ ؤنِو تُہۍ یہِ میجرمٮ۪نٛٹ دِمو تۄہہِ فونَس پٮ۪ٹھٕے کِنہٕ بہٕ یِم اوٗرۍ اہن حظ

ٹھیٖک چھُ ٹھیٖک حظ چھُ تیٚلہِ یِم بہٕ صُبحَن تہٕ ٹھیٖک چھا مگر اَصٕل پٲٹھۍ سُوۍزیو وۄںۍ چھو تۄہہِ پَیی بہٕ چھَس اوٗرۍ اَنان پَلو زیادٕ وۄنۍ سُوۍزیو اَصٕل پٲٹھۍ اَدٕ سا تُلِو حظ بِہِو رۄبَس حوالہ